ہیٚلو اَسلامُ علیکُم آ تُہۍ چھِو حظ آ آ بُٹیٖک پٮ۪ٹھ آ أسۍ حظ چھِ پَٹنہٕ پٮ۪ٹھ اَسہِ حظ ٲس یِم سوٗٹ چھِ نہَ حظ ایٚویلیبُل اَتہِ یِم پٲکِستانی سوٗٹ کیٚنٛہہ یِمہٕ یِم چھا اَتہِ ایٚویلیبُل آسان بیٚیہِ کٕم سوٗٹ چھُو تۄہہِ ایٚویلیبُل اَچھا ٹھیٖک

اَچھا ٹھیٖک اَچھا تمہِ اَچھا ٹھیٖک ٹھیٖک اَمِچ کالٹی بیٚترۍ اَچھا ٹھیٖک مگر اَسہِ گوٚژھ نہٕ پَتہٕ لَگُن دونٛکھٕ أسۍ یِمو واریاہ دوٗرِ پٮ۪ٹھ اور اَسہِ گوٚژھ نہٕ پَتہٕ لا اَچھا ٹھیٖک یِم پٲکِستانی کۭژاہ رینٛج رینٛج کۭژاہ چھِ اَتھ اَچھا ٹھیٖک ٹھیٖک یِم باقٕے یِمہٕ راونٛڈٕ اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک اَمِچ کالٹی گٔژھِ آسٕنۍ اَصٕل بیٚیہِ کَمہِ اَسہِ اوس یِہَے ضروٗرت سِٹِچِنٛگ سِٹِچِنٛگ اَچھا سِٹِچِنٛگ وۅنۍ زَن آسہِ سُوُن کَرُن اَتہِ ہٮ۪کوٕ أسۍ سُوِتھ کٔرِتھ پَتہٕ اَچھا ٹھیٖک ٹھیٖک آ اَچھا ٹھیٖک اَچھا اَسہِ کوٚت چھُ واتُن اَچھ اَچھا ٹھیٖک آ تُہٕنٛدِس نا اَچھا ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک أسۍ یِمہٕ ہو تیٚلہِ پگاہ تہٕ تیٚلہِ کَرو فون ییٚلہِ أسۍ ایٚویلیبُل تہٕ کَرہو فون اَدٕ حظ ٹھیٖک اَدٕ حظ اَدٕ حظ اَدٕ حظ بِہِو رۄبَس حوال اَدٕ حظ ٹھیٖک چھُ